اَسلام علیکُم ہیٚلو اسلام علیکُم وعلیکُم سَلام کٕم چھِو تُہۍ کٕم چھِو اَچھا اَچھا اَچھا ٹھیٖک وۅنۍ کیٛاہ دٔلیٖل چھےٚ اَچھا آ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرۍزیٚو کٲم تُہۍ أنۍزیٚو صُبحَس سُہ اوٗرۍ بہٕ دِمَس نَظر کِہیٖنٛۍ تَتھ حظ آسہِ تھوڑا آسہِ تیٖژاہ پرٛابلِم آسہِ نہٕ تُہۍ أنۍزیٚو توٗرۍ یِتھٕے ہِش أسۍ حظ گٔے ییٖژاہ کال گوٚو یہِ کار کَران یہِ کَتہِ آسہِ غلط آسہِ نہٕ تہٕ کیٚنٛہہ ما آسٮ۪س کُنہِ جایہِ فِٹِنٛگ منٛز روٗدمُت پَرواے چھُنہٕ کیٚنٛہہ صُبَحس أنۍزیٚو ٹھیٖک چھُنا آ کیٚنٛہہ چھُنہٕ سُہ یِیہِ شیرنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ آدٕ کیٛاہ اَدٕ کیٛاہ اسلام علیکُم